ہیلو اسلام علیکُم وعلیکُم سَلام اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اہَن حظ آ فوٹوگرٛافر چھِ اہن حظ آ تُہۍ کَتھ جایہِ چھِو اہن حظ آ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے یہِ کَتھ ڈیٹَس پٮ۪ٹھ چھُ اَہَن حظ آ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے اگر أسۍ فِرٛی آسو کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے تُہۍ ہیٚکِو کٲنٛسہِ تہِ اَتٮ۪تھ پِرٛژھِتھ أسۍ حظ چھِ اور آمٕتۍ ویڈِنٛگ یہِ کٔرنہٕ خٲطرٕ تُہۍ ہیٚکِو اَتہِ کٲنٛسہِ تہِ پرٛژھِتھ تہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ چلو کیٚنٛہہ نہ حظ چھُنہٕ پَرواے چلو